آز ونہو تۄہہِ بہٕ پنٕنؠن پانٛژن خاص دۄہَن مُتعلِق یِم مےٚ زن زندگی منٛز یاد چھُ روٗدمُت اکھ دۄہ گوٚو سُہ ییٚمہِ دۄہ مےٚ بیٚنہِ زایہِ ییٚمہِ دۄہ بیٚنہِ زایہِ تمہِ دۄہ ٲسۍ گرِ سٲری واریاہ زیادٕ خۄش خاص طور پر بہٕ بہٕ اوسُس واریاہ زیادٕ خۄش بیاکھ گوٚو سُہ دۄہ ییٚمہِ دۄہ مےٚ ٹینتھُک رِزلٹ اوس ییٚمہِ دۄہ ٹؠنتھُک رِزلٹہٕ مےٚ درٛاو مےٚ اوس کلاسس منٛز فٔشٹ پُوزِشَن تہٕ تمہِ دۄہ ٲسۍ سٲری گرِ سٲری خۄش سٲری بیٛاکھ ییٚمہِ مےٚ ٹُویلتھٕ رِزلٹہٕ درٛاو تمہِ دۄہ ٲسۍ مےٚ پانٛژٕے ہتھ یِمن ساڑ ژور ہَتھ مارکٕس سٲری ٲسۍ خۄش سون موہل اوس سورُے خۄش دوٚپُکھ سانہِ مولہٕ منٛز تہِ درٛاو اکھ ٹاپر بیاکھ گوٚو سُہ دۄہ ییٚمہِ دۄہ مےٚ بٲیس اوس خانٛدر ییٚمہِ دۄہ بٲیِس اود خاندر تمہِ دۄہ آو تیوٗت مَزٕ أسۍ ٲسۍ تمہِ دۄہ سٲری پِتٕر بارٕنۍ پۄپتر بارٕنۍ ماستٕر بیٚنہِ سٲری ٲسۍ أکسٕے جایہِ تمہِ دۄہ آو واریاہ زیادٕ مَزٕ بیاکھ گوٚو سُہ دۄہ ییٚمہِ دۄہ مول موج حجس گوٚو ییٚلہِ تِم حجس گٔے تمہِ دۄہ اوس الگٕے ماحولا سٲری ٲسۍ خۄش دپان ٲسۍ اکھ خۄدایَن یوٚژھ میٲنِس مٲلِس ماجہِ تِم تہِ گٔے حجس تِم تہِ ٲسۍ واریاہ زیادٕ خۄش خوشی سۭتۍ ہیوٚت تِمو ودُن پر